اگر بہٕ پَنٛنہِ فیملی ہِنٛز کَتھ کَرٕ میٛانہِ فیملی منٛز چھُ میون مول موج بہٕ میٲنۍ خاندارٮ۪ن بیٚیہِ میٲنۍ زٕ لَکٕٹۍ بٲے میٲنِس فادرَس چھُ ناو نثار احمد غنیے سُہ چھُ اَکھ سُہ چھُ گرٛیٖسۍ کٲمٕے کَران تہٕ تَمہِ پَتہٕ سُہ چھُ پانٛژوَنزاہ وُہُر تَمہِ پَتہٕ چھِ میٲنۍ موج سۄ چھَ ہاوُس میکَر تہٕ تٔمۍ سٕنٛز وٲنٛس تہِ چھِ تُرٛوَنزاہ ؤری یِمَن زَن ناو چھُ زینہ تَمہِ پَتہٕ چھُس بہٕ پانہٕ مےٚ چھُ ناو اِشفاق نثار بہٕ چھُس پانہٕ پی اٮ۪چ ڈی کَران تَمہِ پَتہٕ چھِ میٛٲنۍ خاندارٮ۪ن ییٚمِس زَن ناو چھُ قُرات العین تِمو چھُ ماسٹٲرٕز کوٚرمُت تہٕ مگر وٕنۍ کٮ۪ن چھِ تِم ہاوُس میکَر تَمہِ پَتہٕ چھِ میون بیٛاکھ بوے ییٚمِس زَن ناو چھُ شاکر نثار سُہ چھِ بِزنٮ۪س کَران تہٕ تَمہِ پَتہٕ چھُ میون بیٛاکھ بوے ییٚمِس زَن ناو چھُ نثار ییٚمِس زَن ناو چھُ راسک نثار تہٕ سُہ چھُ پَران سُہ چھُ گرٛیجویشَن کَران